آ سکوٗلن منٛز ہسا چھِ یِوان ہسٹری پرناونہٕ یہِ ہسٹری ہسا چھِ ڈفرنٛٹ نریٹِڈ ہسٹری نِش تِکیٛازِ اتھ نریٹِڈ ہسٹری منٛز چھ واریاہ من گڑت کہانیہِ وننہٕ یِوان یِم ہندوستانن پنٕنۍ نیشنل مومینٹ چلو برٹشس خٕلاف تتھ منٛز چھِ واریاہ اٮ۪پسوڈٕس تتھ منٛز چھِ واریاہ چیٖز یِم زن اتھ ہسٹری منٛز انٕنۍ لایق ٲسۍ بیٚیہِ چھِ واریاہ ایوینٹٕس تِم کٔشیٖرِ منٛز گٔمٕتۍ یِم زن کٔش یتھ ہسٹری منٛز انٕنۍ لایق ٲسۍ تہٕ یِمن پرنس منٛز تہٕ یِمن بوزنس منٛز لاگہِ ہا اسہِ واریاہ انفارمیشن پتہ